اسلامُ علیکُم ڈرایِوَر صٲب ہے کَتہِ چھُو آٹو ڈرایِوَر صٲب تۄہہِ ٲس مےٚ یہِ لوکَیشَن وۄنۍ ییٚتؠن بہٕ یوٚتن تُہۍ مےٚ وَنو تُہۍ یی زیَو توَٚتن یی زیو نہٕ وۄنۍ کینٛہہ تِکیٛازِ تَتؠن گٔے کینٛہہ پرابلِمٕز گٔے تَتؠن تہٕ بہٕ درٛاوُس تَتؠن اور تُہۍ یی زیٚو نہٕ وۄنۍ توٚتَن کینٛہہ یوٚتَن تُہۍ مےٚ اَمہِ برونٛٹھ یہِ اَیٚڈرَس سوزَاوٕ تُہۍ یی زیو نہٕ توٚتَن کینٛہہ وۄنۍ یی زیو تۄہہِ وَنِو نہٕ مےٚ تُہۍ یی زیٚو کَھنٛبَل پویِنٛٹس پؠٹھ وۄنۍ یی زیٚو نہٕ توٚتَن کینٛہہ وۄنۍ یی زیو تُہۍ وۄنۍ یی زیٚو تُہۍ جَنٛرَل بَس سٕٹینٛڈس منٛز یی زیو تُہۍ تہٕ بہٕ چھُس تٔتی تُہُنٛد اِنٛتِظار کرَان تہٕ جلدی پَہَم یی زیو مےٚ ترٛوو سا تَتؠن گٔے تھوڑا پرابلِم رَژھَا ییٚتؠن تۄہہِ مےٚ گۄڈنیُک ایٚڈرَس وَنوٕ تُہۍ یی زیو توٚتَن تہٕ کھَنبل نِش تان وَناو مےٚ تۄہہِ مگر وۄنۍ درٛاوُس بہٕ تَتہِ تہٕ وۄنۍ چھُو تۄہہِ کٲم کَرٕنۍ جناب تۄہہِ چھو یُن وۄنۍ جَنٛرل بس سِٹینٛڈ اننت ناگَس نِش یی زیو تُہۍ ون تہٕ بہٕ چھُس تُہُنٛد انتظار تُہنٛد تۄہہِ سُہ بہٕ تٔتتھٕے اِنتظار کران اور بہٕ سوزہو تۄہہِ پنٕنۍ لوکَیٚشن تہِ بہٕ کتؠن چھُس تہٕ مہربٲنی کٔرِتھ مہربٲنی کٔرِتھ ییٖتو جلدی تہٕ پتہٕ گژھِ وَرنا گژھِ پتہٕ ژٕیٚیَر جلدی پَہم یٖزیو تہٕ اَمہِ خٲطرٕ چھُس بہٕ مازرَت خَاں زِ یوٚتَن تۄہہِ یہِ چھُس مےٚ گۄڈٕ گۄڈٕنیُک تۄہہِ اَیٚڈرَس وَنِوٕ بہٕ رُکِیوس نہٕ تَتؠن کینٛہہ تمہِ خٲطرٕ چھُس بہٕ مازرَت خاں اور بہٕ چھُس تُہنٛد شُکر گُزار اگر تُہۍ یوتَن یِیِو دوٚیمِس اَیٚڈرسَس پؠٹھ یُس مےٚ دوٚیِم لوکَیشَن تۄہہِ سوٗزوٕ اگر تُہۍ اوٚتَن یِیِو باقٕے جلدی پہَم کٔرِزِیَو جِناب